اہن حظ مےٚ ہسا چھِ اکھ فیورٹ ہسٹری بُک آر ایس شرما اتھ بکہِ منٛز چھِ مےٚ حقیقت نظرِ یِوان اور اتھ منٛز یِم تہِ تٲریٖخ چھِ درج آمٕتۍ کرنہٕ تِم چھِ در حقیقت پوٚز اور وٕ یہِ کتاب سمجنۍ چھِ واریاہ آسان ہر کٲنٛسہِ بچس خٲطرٕ یُس تہِ تعلیٖم حٲصل آسہِ کران